مےٚ حظ کَریو تُہندۍ ریسٹورینٹ پٮ۪ٹھ حظ یہِ آرڈر حظ یہِ فُڈ یہِ ؤنۍ تو مےٚ سُہ کوٚت ووت حضرت سُہ گژھِیا ڈیٚلِور کِنہٕ نہ آچھہ چلو کوٗتاہ ٹایم لَگیٚس گنٹہٕ کھنڈ لَگسہٕ حظ یِنہٕ حظ جلدی پَہن کر حظ ژٕ بوٚچھِ چھِ لٔجمٕژ آ نہ جلدی جلدی کٔریو سوٗزیٚو مہربٲنی کٔرِتھ جلدی آ آ چلو چلو کٔریو کٔریو جلدی جلدی بوٚچھِ چھِ لٔجمٕژ